سِٹِزن تہٕ یہِ نِٹِنٛگ یہِ چھُ یہِ چھُ یِتھ کٲٹھۍ یِم تہِ مےٚ ووننٕکۍ تہٕ سُونٕکۍ پرٛوٚجکٹ چھِ پَلَو چھٮ۪س سُوان بٔنیان چھٮ۪س وونان اَمہِ خٲطرٕ چھِ أسۍ رنٛگ کَران چوٗز اِنسان حِساب کٔمِس کیاہ استعمال گژھِ لَکٹٮ۪ن چھِ گَژھان تیز کَلَر بَڈٮ۪ن خٲطرٕ گٔٹۍ کَلَر کٔمِس کیُٚتھ ٹیسٹ آسِہ اَتھ سۭتۍ سۭتۍ چھٮ۪س بہٕ کٲم کَران رنٛگ چوٗز کَرنہٕ خۭٲطرٕ ٹٲر اَکھ بناوان تَتھ چھِ الگ الگ کَلَر تھَوان تِم منٛز چھِ میچِنٛگ کَلَر تھَوان اَ گژھ تہِ کُس کَتھ کَلرَس سۭتۍ میچ چھُ گژھان بیٚیہِ چھِ أسی کَران کٲم یہِ چھُ آسان ڈِزاینہٕ حِساب یِم کانٛہہ ڈِزایِن چھُ تیُٚتھ آسان تمۍ خٲطرٕ چھُ چوٗز پَنٛنہِ ٹیسٹ حِساب رنٛگ چوٗز اگَر مےٚ یُس مےٚ فیورِٹ کَلَر چھُ مےٚ چھُ فیورِٹ کَلَر گۄلٲبۍ وَزُل پھیروزی کَلَر تہٕ یِم چھِ شُرٮ۪ن چھِ پٮ۪وان تھَاوُن گٔٹۍ گٔٹۍ کَلَر تِمَن چھِ تِمَے شوٗبان بَڈٮ۪ن چھِ پٮ۪وان تھَوٕنۍ تیز کَلَر تہٕ گٔٹۍ کَلَر یِکوَٹَیٚے تِم چھِ میچ گَژھان پانہٕ ؤنۍ یِم تِم چھِ شُوبان